مےٚ چھِ چایِلڈ ہُڈ میموری ییٚکے مےٚ ٲسۍ بٕڈۍ ببن أکۍ پھیرِ ڈال أنۍ مٕژ تِم ٲسۍ گٔمٕتۍ لداکھ تورٕے ٲسۍ مےٚ تِمو أنۍ مٕژ سۄ ڈال سۄ ٲسۍ واریاہ زیادٕ بیوٹِفل ییٚلہِ تہِ بہٕ تَتھ ڈالہِ کُن چھےٚ نظر پیوان مےٚ چھُ پیوان پَنُن لۄکچار یاد بیٚیہِ ٲس مےٚ فرینڈ أسۍ ٲسۍ آسان گِندان اۭں پرٲنِس مکانَس پٮ۪ٹھ ییٚلہِ تہٕ بہٕ تَتھ مکانَس کُن نظر چھَس تراوان مےٚ چھُ پیوان پَنُن لۄکچار یاد بیٚیہِ ییٚلہِ أسۍ لۄکٔٹ ٲسۍ أسۍ ٲسۍ سٲری یِکہٕ وَٹے گِندان آسان واریاہ زیادٕ مَزٕ اوس یِوان أسۍ چھِ بیٚیہِ واریاہ زیادٕ بٔڑ فیملی أسۍ چھِ أتۍ سارنہِ یِکہٕ وَٹے گِندان